السلام علیکُم چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ اَہن حظ ٹھیٖک پٲٹھۍ بہٕ حظ چھُس یَوٕ کَسٹٕمَر یُس تٔمۍ یَوٕ کریو فون باتھروٗم حظ بَناوُن اَہن حظ اَتھ آسہٕ ٹٲلہٕ وٲلہٕ لاگنہِ نہ نہ سا کَمپٕلیٖٹ ہُتہِ حظ چھِ نَلکہٕ وَلکہٕ شاوَر واوَر اَہن حظ سورُے سورُے یہِ چھُ ترٛٮ۪ن اَہن حظ مےٚ بوٗز اَتہِ چھُ کالٹی اَصٕل آسان ڈِسکاوُنٛٹ وِسکاوُنٛٹ مِلان

ٹھیٖک حظ چھُ اَہن حظ مےٚ حظ مےٚ حظ کریٛاو یورٕ تہِ یورٕ تہِ کانٹیکٹ مَگر یِہُس نہ حظ یورٕ نہ حظ مِلیو اَصٕل کیٚنہہ وۄنۍ کوٚر مےٚ رییٖس بَیَس سۭتۍ کانٹیکٹ تٔمۍ ووٚن دوٚپُن یہِ گژھِ اَصٕل دوٚپُن یہِ کرِ تۄہہِ ٹھیٖک

سِمپٕلٕے سِمپٕلٕے اَہن حظ

ٹھیٖک

شاہ أسۍ ٹھیٖک ٹھیٖک

اَہن حظ اَہن حظ یہِ کٔہیہِ میلان آز یہِ شاوَر

اَہن حظ تُلِو تیٚلہِ اَلسلام علیکُم اَہن حظ سَر